میون یُس زَن ایٚرادٕ چھُ بہٕ چھُس یَژھان سعودی عربِیہ قَطَر گژھُن تہٕ زیادٕ کھۄتہٕ زیادٕ زیادٕ کھۄتہٕ زیادٕ پانٛژَن ؤرۍ یَن چھُس بہٕ یَژھان تَتہِ روزُن تہٕ پٲنٛژِ وٕہٕر کَرٕ بہٕ واپَس یِنٕچ کوٗشِش بہٕ چھُس یژھان ییٚتہِ پَنُن بِزنٮ۪س یا پَنُن ہاسپِٹل ہیٚلتھ سیٚکٹرس منٛز اِنویٚسٹمینٹ کَرُن پَنُنُے کلنِک یا ہاسپِٹل بَناوُن ییٚمہِ سۭتۍ زَن بہٕ لُکَن پَنُن فٲیدٕ ہیٚکہِ دِتھ